تُہُنٛد سَوال چھُ یہِ کہِ کیٛاہ سا سِکولِنٛگ پَتہٕ پَزیٛا ہَر کٲنٛسہِ ہَیَر اٮ۪جُکیشَن کَرٕنۍ یا اُن تِمَن پَزِ کَنٹِنیوٗ وِد فیملی بِزنِس اگر تِمَن کیٚنٛہہ آسہِ سُہ کَنٹِنیوٗ کَرُن یا تِمَن پَزِ جاب خٲطرٕ اٮ۪پلَے کَرُن گۄڈٕنِچی کَتھ وَنو بہٕ سٕکولِنٛگ مطلب سٕکولِنٛگ گوٚو ٹٮ۪نٛتھَس تام ٹٮ۪نتھٕ پَتہٕ پَزِ گۄڈٕنٮ۪تھٕے بَچَس ہَیَر اٮ۪جُکیشَن ضٔروٗری نِنۍ کیٛازکہِ ذہنٕکۍ دٔریٖچ چھِ تیٚلہِ کھُلان ییٚلہِ یہِ واریاہ واریاہ تعٲلیٖم حٲصِل کَرِ کٲنٛسہِ چھِ وۄنۍ مجبوٗری آسان سُہ ہیٚکہِ تَمۍ وِزِ میون مَشرَو مَشوَر چھُ یی کہِ سُہ ہیٚکہِ کٲم کٔرِتھ مگر تٔمِس پَزِ سۭتۍ سۭتۍ پَڑھٲے تہِ جاری تھاوٕنۍ وٕنۍکٮ۪ن چھِ آمٕتۍ تِتھ تِتھ آپشَن چھِ گورمٮ۪نٛٹَن دِتۍمٕتۍ جیسے کہِ اَگر بہٕ وَنو زَنہٕ اِگنو چھُ تَمۍ تھرٛوٗ ہیٚکہِ سُہ پٔرِتھ تٔمِس چھُنہٕ سکوٗل کالیج ہَیَر سٮ۪کَنٛڈرٛی دۄہَے گژھنٕچ ضوٚرَتھ کیٚنٛہہ تٔمِس چھُ پَڑھٲے کَرٕںۍ دَہَن پَنٛدہن دۄہَن آسٮ۪س گژھُن ؤرِیَس منٛز سُہ ہیٚکہِ اٮ۪کزام دِتھ مگر پَرُن چھُنہٕ ترٛاوُن کیٚنٛہہ وۄنۍ اَمۍ پَتہٕ چھُنہٕ ضٔروٗری کہِ وۄنۍ أمِس چھےٚ نوکریی ضٔروٗری اَگر أمِس بِزنِسَس منٛز باسان چھُ أمۍ سُنٛد مایِنٛڈ چھُ باسان ہسا ہیٚکہِ بِزنِسَس منٛز زیادٕ ڈٮ۪ولَمٮ۪نٛٹ کٔرِتھ تیٚلہِ کٔرِنۍ یہِ بِزنِس اَگر أمِس باسان چھُ یہِ نَہ سا ہیٚکہِ نہٕ بِزنِسَس منٛز کٔرِتھ أمِس ہسا گژھِ آسُن بیٚیہِ کیٚنٛہہ ٹھیٖک تیٚلہِ ہیٚکہِ یہِ سُہ چیٖز کٔرِتھ لایِک اَگر أمِس باسان چھُ بہٕ نَہ سا کہ کَرٕنہٕ بِزنِس بہٕ ہسا کَرٕ جاب تیٚلہِ چھُ أمِس تَتھ خٲطرٕ پرٛٮ۪پرٛیشَن کَرٕنۍ تیٚلہِ چھُ أمِس جاب اَگر أمِس نَتہٕ باسہِ مےٚ ہسا چھُ بَزنِسَس منٛز اِنٹرٛسٹ یہِ ہیٚکہِ بِزنِس کٔرِتھ آرام سان تَتھ منٛز تہِ چھَنہٕ کانٛہہ پرٛابلِم کِہیٖنۍ نہٕ بیٚیہِ چھُ بیٛاکھ چیٖز کہِ یہِ چھُ پَرُن چھُ واریاہ ضٔروٗری اَگر أمِس بِزنِس تہِ آسہِ کَرُن أمِس پَزِ ہَیَر اٮ۪جُکیشَن بِزنِسَسٕے منٛزٕے نِنۍ بی کام بیچلٲرٕز اِن کامٲرٕس ماسٹٲرٕز اِن کامٲرٕس یا اٮ۪م بی اے پَزٮ۪س کَرُن یَتھ منٛز نہٕ أمِس اَیڈِیا یی أمِس یی تَرتیٖب کہِ یہِ کِتھ کَنۍ کَرِ یہِ بِزنِس تاکہِ یہِ ہیٚکہِ آرام سان ہٮ۪نٛڈٕل کٔرِتھ چھِ سٲری کَران لیکِن اَکھ پوٚرمُت لیوٚکھمُت ہیٚکہِ اَتھ أکِس ہاے یعنی اعلیٰ مُقامَس پٮ۪ٹھ واتنٲوِتھ اَگر تٔمۍ پوٚرمُت لیوٚکھمُت صحیح مانووَن منٛز آسہِ بیٚیہِ اَگر أمِس جاب اوس کَرُن پَتہٕ چھِ أمۍ سٕنٛز مَرضی یہِ ہیٚکہِ پرٛاویٹ جاب تہِ کٔرِتھ یہِ ہیٚکہِ گورمٮ۪نٛٹ یُس أمِس اٮ۪ویلِبٕل آسہِ أمِس چھُنہٕ أکسی چیٖزَس سۭتۍ روزُن سٕٹَک کیٚنٛہہ أکسی چیٖزَس پٮ۪ٹھ روزُن مےٚ گژھِ وۄنۍ یہِ جاب میلُن نَہ یِہوٚے چھُ ضٔروٗری نَہ یُس أمِس اٮ۪ویلِبٕل آسہِ سُہ کٔرِنۍ یہِ مگر موٗل چھُ آسان کیٚنٛہہ نَتہٕ کیٚنٛہہ کَرُن اَن دۄیِم کَتھ چھِ یہِ کہِ پَرُن چھُ واریاہ زیادٕ اَہم سکوٗلِنٛگ پٔرسیوٗ کَرنہٕ پَتہٕ سکولِنٛگ کَمپٕلیٖٹ کَرنہٕ پَتہٕ چھُنہٕ جَلدی اَگر نہٕ مجبوٗری آسہِ تٔمِس پَزِ تیٚلہِ دھیان دیُن پَرنَس کُن اگر تۄہہِ مول موج موقعہٕ چھِو دِوان تیٚلہِ پٔرِو لیکھِو اَگر نہٕ تۄہہِ کیٚنٛہہ سَختی چھَوٕ یا کُنہِ رٔنٛگۍ کیٚنٛہہ غریٖبی چھےٚ غُربَت چھےٚ کیٚنٛہہ چھےٚ تُہۍ تھٲیِو پَرُن تہِ چالو سۭتۍ سۭتۍ تھٲیِو سۭتۍ اَکھ تھٲیِو پَرُن تہِ چالو بیٚیہِ تھٲیِو سۭتۍ سۭتۍ مطلب یہِ کیٛاہ چھِ اَتھ وَنان یہِ اَگر جاب چھُو کَرُن یا بِزنِس چھُو کَرُن سُہ تہِ ہیٚکِو کٔرِتھ بیٚیہِ ژھٲنڈِو مطلب ییٚلہِ تُہۍ پٔرِو لیٚکھِو نَہ تۄہہِ یِیَو بِزنِسَس منٛز تۄہہِ یِیِو جاب تہِ یِنو تۄہہِ اَصٕل اَصٕل یوٗتاہ تۄہہِ کالفِکیشَن آسیو تیوٗتاہ تیوٗتاہ مگر کالفِکیشنَس سۭتۍ سۭتۍ کٔرِو تُہۍ ٹٮ۪کنِکَل مطلب سِکِل کٔرِو ڈٮ۪ولَپ ہُنَر چھُ اَسہِ ڈٮ۪ولَپ کَرُن کہِ یُس اَسہِ پَگاہ تَگہِ پَتہٕ ہٮ۪کو أسۍ سُہ بیٚیہِ کِس ہٲوِتھ تہٕ تِم تہِ ہٮ۪کَن پَتہٕ آرام اَکھ تِم تہِ زینَن تُہۍ تہِ زیٖنِو تیُتھ کیٚنٛہہ کٔرِو ییٚتٮ۪ن تُہ سُہ چیٖز چھُ اَسہِ پَزِ اَسہِ ہیٚچُن یَتھ منٛز أسۍ کَمٲوِتھ ہٮ۪کو کیٚنٛہہ سِکِل آسُن اَگرَے تۄہہِ کَمپیوٗٹَر ساینَس اِنجِنیرِنٛگ چھَو کٔرمٕژ مگر تَتھ سۭتۍ کٔرِو پرٛوٚگرامِنٛگ ہُنٛد تہِ سِکِل ڈٮ۪ولَپ یُتھ یہِ پَگاہ کُنہِ کَمپٔنی منٛز ہیٚکِو ایزَن سافٹ وِیَر اِنجِنِیَر یا باقٕے چھِ آسان یِتھَے کَنی کٲم کٔرِتھ یا اَگر تۄہہِ بیٚیہِ کانٛہہ تعٲلیٖم چھَو حٲصِل کٔرمٕژ کامٲرسَس منٛز چھو حٲصِل کٔرمٕژ تَتھ منٛز تہِ ہٮ۪کان چھِ کیٚنٛہہ سِکِل کورٕس ٲسِتھ تِم کٔرِو

بیٚیہِ چھُنہٕ آز ژھانٛڈُن کیٚنٛہہ اَگر کٲنٛسہِ بِزنِس آسہِ کَرُن آز چھِ دِوان مطلب گورمٮ۪نٛٹ چھُ اورَے لون تہِ پرٛوٚوایِڈ کَران تُہۍ ہیٚکِو لون نِتھ بِزنِس ہیٚکِو سٮ۪ٹ اَپ کٔرِتھ مگر پَتہٕ تَتھ بِزنِس مَہ چھُ آسان اَپ ڈاوُن چھِ آمٕتۍ ہَرٕ کُنہٕ بِزنِسَس منٛز پَتہٕ چھُو سُہ تۄہہِ پانَس تام